مےٚ حظ اوس ضوٚرَتھ کیک اَسہِ حظ چھُ یِتھۍ پٲٹھۍ مٲنٛزرات تہٕ تَتھ خٲطرٕ ٲسۍ أسۍ کیک اَکھ ضوٚرَتھ آفَر چھا کینٛہہ چَلان تۄہہِ ییٚتہِ بہٕ گٔیَس واریاہَن دُکاندارَن نِش تہٕ مےٚ وٕچھ تہٕ ؤنِو مےٚ تۄہہِ چھوا ییٚتہِ آفَر چَلان کینٛہہ اَسہِ ٲسۍ واریاہ مِٹھٲے ضوٚرَتھ تہٕ اَتہِ چھُ آفر چَلان کینٛہہ اَتھ خٲطرٕ